ہیٚلو السلامُ علیکُم تُہی کٔم حظ چھُو یہِ کوٚت حظ گوٚو فون مےٚ بہٕ حظ چھَس فاطمہٕ بہٕ چھَس آمٕژ یور نیٚبرٕ پٮ۪ٹھ ٹوٗرِسٹہٕ ییٚمہِ جاے وُچھنہِ یور مےٚ اوس کَرُن تۄہہِ نِش معلوٗم کہِ مےٚ حظ اوس تۄہہِ نِش وُچھُن کہِ یَتھ دَپ تہٕ کوٗتاہ نِش چھُ قیۭمَتھ اَتہِ پٮ۪ٹھٕ یہِ کٍتِس پیٚیہِ ہَے اَسہِ اَہَن حظ آ نہَ نہَ مےٚ چھُنہٕ وُنہِ سُہ یہِ چُکومُتھ کیٚنٛہہ تہٕ بہٕ ٲسٕس مےٚ کوٚر تُہی نِش وُنۍ معلوٗم مےٚ دوٚپ بہٕ بہٕ وُچھٕ تۄہہِ نِش زافٕران اَچھا اَچھا مےٚ دوٚپ بہٕ وُچھٕ یہِ چھا سارِنٕے جایَن ہِیٛوُے کِنہٕ نہٕ اَہَن حظ آ شُکریہِ شُکریہِ چلو اَدٕ کیٛاہ ٹھیٖک چھُ بیٚیہِ اوس مےٚ یہِ کٲشُر مرژٕواگُن حظ یہِ کٍتِس گَژھِ مےٚ کٍتِس کٍتِس مےٚ حظ اوس کٲشُر مرژٕوانٛگُن ضروٗرَت یہِ کٍتِس تانۍ گَژھِ مےٚ یہِ چھا سارِنٕے جایَن یِیٛوٗتُے ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ کیٛاہ وعلیکُم اَسلام